یُس میون لیکھنُک طٔریٖقہٕ چھُ یہِ چھُ باقٕیَن رایٹَرَن نِش تھوڑا مختلف بٲقٕے رایٹَر چھُ لیکھان کُنہِ تہِ چیٖزس متعلق بہٕ چھُس لیکھان تَتھ چیٖزَس متعلق یُس سوسایٹی منٛز اَز چَلان چھِ یَتھ منٛز بےحیٲیی چھُ اَز عام نَمَن تِمَن چیٖزَن متعلق چھُس بہٕ لیکھان تہٕ بہٕ چھُس یَژھان پَنٕنۍ یُس یہِ لیٚکھنُک طٔریٖقہٕ چھُ مطلب مےٚ چھُ یُس بہٕ لیٚکھان چھُس سُہ چھِنہٕ تھوڑا زیادٕ سَمٕجھ یِوان سارنی کِہیٖنۍ سُہ چھُس بہٕ یَژھان ٹھیٖک کَرُن